وعلیکُم سَلام اَہَن حظ آ تُہۍ کٕم چھِو آ آ نہَ حظ آتھوارِ دۄہ یۅس یہِ یۅس آتھوار پَکان چھِ نٔو ہِش آتھوار یہِ ہِش نہٕ کیٚنٛہہ نٔو ہِش ٹھیٖک ٹھیٖک تہٕ فُٹ بال میچ چھُو تۄہہِ کِنہٕ کِرکَٹ فُٹ بال ٹھیٖک ٹھیٖک فُٹ بال ٹٔرٕف چھِ آتھوَارِ دۄہ یَلے آ آ مےٚ چھِ دۅنوے ٹٔرٕف ایٚویلیبُل ٹی آر سی ولٮ۪و سا ؤنِو تُہۍ سوال چھُو تۄہہِ بیٚکہِ آتھوارِ یۄس یہِ ہِش آتھوار نہٕ کیٚنٛہہ بیٛاکھ آتھوار چھِ تۄہہِ فُٹ بال میچ ترٛےٚ آتھوارِ دۄہ

آ تہٕ تۄہہِ چھُو یہِ اٮ۪لیوَن اَسَیِڈ کِنہٕ سٮ۪وَن اَسَیَڈ اَسہِ چھُ دۄنوَے ایٚویلیبُل اٮ۪لیوَن اَسَیِڈ تہِ تہٕ سیٚوَن اَسَیِڈ تہِ ترٛنوے گِنٛدِو تُہۍ سیوَن اَسایڈٕے آ اَتھ چھُ سیٚون اَسایڈَس ٹوٗ تھاوزَنٛڈ زٕ زٕ ساس آ بال گٔے یورَے آ بال چھِ یورَے بیٚیہِ چھُ رِفریشمنٛٹ تہِ آسان یورَے پُلیرَن نہَ اَتھ چھا رِیفریشمٮ۪نٛٹ تہِ بیٚیہِ گژھِ پانَس تہِ یُن کیٚنٛہہ بال تہِ چھِ یورَے بال بایٹ وَایٹ یا کیٚنٛہہ سُہ تہِ چھُ آسان یورَے تۄہہِ کَرہو رۄپیَس پانٛژھ ہَتھ کَم شےٚ ساس چھِ کُل واتان تۄہہِ گٔیِوٕ ساڑے پانٛژھ ساس دِنۍ ٹھیٖک چھا نہَ نہَ پانٛژھ ترٕٛہ شَتھ گژھِ نہٕ تیٛوٗت چلو پانٛژھ ساس کَرٕ بہٕ تُہٕنٛدِ موٗجوٗب تہٕ تۄہہِ چھُو ترٛےٚ میچ تَوَے امہِ موٗجوٗب کَرہو تۄہہِ بہٕ پانٛژھ ساس گیٚوٕ تۄہہِ ٹھیٖک چھا ہَے نہَ نہَ نہَ تیٛوٗتاہ گژھٮ۪م نہَ تیٛوٗتاہ گژھٮ۪م نہٕ نہَ نہَ آ اَرتٲجۍ شَتھ گژھٮ۪م نہٕ تیٛوٗتاہ ساس رۄپیہِ ترٛوومو تۄہہِ مےٚ تُہۍ چھُو توتہِ وَنان اگر تۄہہِ برابٔری چھُو اَتھ پٮ۪ٹھ تہٕ تیٚلہِ چھِنہٕ مےٚ ضروٗرت تُہٕنٛز کیٚنٛہہ کٔرِو تُہۍ ایڈوانٕس پیمٮ۪نٛٹ مےٚ تہٕ آتھوارِ دۄہ بیٚیہِ آتھوارِ آسہِ تۄہہِ ٹٔرٕف یلے نو یہِ دۅہ اُکنُے گژھان آتھوارِ دۄہ چھُو تۄہہِ ٹٔرف یَلہٕ دۄہَس نہَ پۅنٛسہٕ ترٛٲوِو تُہۍ ییٚتھی ایٚڈوانٕس فِلحال زٕ ساس رۄپیہِ تہٕ باقٕے دِیِو تَمے دۄہ اَدٕ حظ اَدٕ حظ اسلامُ علیکُم